لاکڈاوُنَس منٛز ہَسا ٲس سٲرٕے کٔمنِکیشَن بنٛد نٮ۪ٹ ہَسا اوس بنٛد کالِنٛگ ٲس بنٛد لُکو ہَسا کٔر کٲم تِمَن یِم سٮ۪ل فون ٲسۍ یا لٮ۪پٹاپ ٲسۍ تِم ہَسا آے یوٗز کَرنہٕ لایک تِم ہَسا ٲسۍ موٗویٖز ٲسۍ وٕچھان موٗویٖز ٲسۍ وٕچھان گیمہٕ ٲسۍ گِنٛدان تہٕ لوٗکھ ہَسا گٔے لاکڈاوُنَس منٛز واریاہ زیادٕ اَڈِکٹ یِمَن سٮ۪ل فونَن تہٕ لٮ۪پٹاپَن تہٕ یُس ہَسا میٛٲنۍ اٮ۪کٕسپیٖرنٕس چھِ آنلاین سکوٗلِنٛگ ہٕنٛز تِکیٛازِ بہ ہَسا چھُس اَکھ سٹوٗڈَنٛٹ آنلاین سکوٗلِنٛگ ہَسا ییٚمہِ ساتہٕ ہَسا نٮ۪ٹ لوٚگ رِسٹور گژھنہِ یِمہٕ ییٚمہِ آنلاین سکوٗلِنٛگ یُس ہَسا جوٗرِنٛگ لاکڈاوُن اوس سُہ نہ سا اوس نہٕ تیُتھ اِفٮ۪کٹِو کِہیٖنۍ سُہ ہَسا اوس سُہ مطلب ہٮ۪کو أسۍ یِتھ پٲٹھۍ ؤنِتھ اَکھ فارمَلٹی ٲسۍ أسۍ پوٗرٕ کَران اَٹٮ۪نٛڈٮ۪نٕس ٲسۍ پوٗرٕ کَران یُس اَکھ ٹیٖچَر اوس سُہ تہِ ہَسا اوس فون أکِس جایہِ تھٲیتھ پنٛنہِ کامہِ کَران تہٕ ہورٕ اوس کَلاسہٕ کَران کَنٹِنیوٗ یا نٮ۪ٹ ؤرٕک اٮ۪رٲرٕس ٲسۍ یِوان یا نٮ۪ٹ کَنٮ۪کٹِوِٹی ٲس نہٕ اَڈٮ۪ن جایَن کِہیٖنۍ یِم فارفٕلںٛگ ایریاہَن منٛز بَچہِ ٲسۍ بَسان تِمَن ہَسا آے واریاہ زیادٕ مُشکلات تِکیٛازِ نٮ۪ٹٕچ سپیٖڈ ہَسا ٲس نہٕ اَصٕل کِہیٖنۍ تِم ٲس تِمَن نہٕ تِمَن ہَسا اوس لیک گژھان اٮ۪پلِکیشَن ہَسا ٲس لیک گژھان ییٚمہِ کہِ وجہ سۭتۍ تِمَن واریاہ زیادٕ مُشکلات تہِ آیہِ یِم سِٹِیَن منٛز ٹاونَن منٛز بَسان ٲس بَچہِ تِمَن ہَسا آے نہٕ تیوٗت فالٹ کِہیٖنۍ تہِ یُس آنلاین آنلاین آنلاین سکوٗلِںٛگ ٲس سُہ نہ سا اوس نہٕ تیُتھ خاص کِہیٖنۍ تہِ تٔمیُک ہَسا اوس نہٕ کانٛہہ اِفٮ۪کٹ سٹَڈِیَن پٮ۪ٹھ کِہیٖنۍ تہِ یُس ہسا مطلب بَچَن ماٹِویٹ کَرِہے نا تۄہہِ چھُو پَرُن آفلاینَس منٛز ہَسا ییٚمہِ ساتہٕ اَکھ بَچہِ سکوٗل چھِ یِوان اَکھ اَٹٮ۪نڈنٕس چھِ گژھان مطلب اَٹٮ۪نڈَنٕس ٲس باضٲبطہٕ گژھان أکِس بَچَس اوس پرٛہ روزان نہ مےٚ چھِ پَرُن تہٕ آنلاین یُس ہَسا اوس سِسٹَم یہِ نہ سا اوس نہٕ تیُتھ خاص کِہیٖنۍ تہِ أڑۍ بَچہِ ٲسۍ آسان بِستَرَس منٛز کَلاس ٲسۍ کَران جاین ترٛاوان ٲسۍ نِندٕر سورُے ہَسا اوس اَٹٮ۪نٛڈٮ۪نٕس خٲطرٕ باقی ہَسا مطلب اٮ۪جوکیشَن تہِ ٲس نہٕ تِژھ کالٹیٹِو مِلان کِہیٖنۍ ییٚمہِ سۭتۍ ہَسا مطلب یہِ مطلب یُتھ آفلاین اوس مِلان باقی اہن ہَسا لوٗکھ ہَسا گٔے لاکڈاوُنَس منٛز اَڈِکٹ لٮ۪پٹاپَن تہٕ یِمَن موبایل فونَن تِکیٛازِ گَرِ نٮ۪بَر ہَسا ٲسۍ نہٕ دِوان نیرنہٕ کِہیٖنۍ باقی ییٚمہِ ساتہٕ پٮ۪نڈٕمِک اوس کووِڈ ناینٹیٖن تَمہِ ساتہٕ ہَسا ٲسۍ لوٗکھ خبرٕ مطلب کَنٹِنیوٗوَسلی خبرٕ بوزان تِکیٛازِ ماٹَلِٹی ریٹ ہَسا ٲس ڈیوٗ ٹُہ کووِڈ ناینٹیٖن واریاہ زیادٕ تہٕ مطلب یِم لوٗکھ چھِ تِم ہَسا ٲسۍ کَنٹِنیوٗوَسلی فونَن لٮ۪پٹاپَن پٮ۪ٹھ وٕچھان دُنیاہَس منٛز کیٛاہ چھِ چَلان کَمہِ جایہِ کٲژاہ ڈٮ۪تھ کَتھ سٹیٹَس منٛز کَتھ کنٹِرٛی منٛز کٲژاہ ڈٮ۪تھ چھِ گژھان کۭتیٛاہ چھِ اٮ۪فٮ۪کٹ اَمِکۍ کووِڈ ناینٹیٖنٕکۍ کٕم ویرَنٛٹ آے یا یُس سُہ آنلاین آنلاین یُس سُہ ؤرٕک فرٛام ہوم ٲس سُہ تہِ نہ سا اوس نہٕ تیُتھ خاص کِہیٖنۍ تہِ تِکیٛازِ مطلب میجَرٹی منٛز ہَسا ٲسۍ تِم مطلب یِم آفِسَن مںٛز کٲم ٲسۍ کَران یِم اِمپلایی ٲسۍ تِمَن ہِنٛدِس روزگارَس پٮ۪ٹھ ہَسا پیو اَکھ نَگیٹِو اِمپیکٹ اَکھ تِکیٛازِ تِکیٛازِ ییٚمہِ لاکڈاوُنَن ہَا کوٚر واریاہ زیادٕ اٮ۪فٮ۪کٹ اِکنامِک اِکنامِکل ییٚتہِ مطلب کینٛہہ مطلب کَمپٔنیو رٔٹۍ کینٛہہ کینٛہہ اِمپلایی یِمو یِمَن اَتھِ تِمو کٲم کَرنٲو تہٕ باقی یُس اوس سُہ نہ سا اوس نہٕ تیُتھ خاص کِہیٖنۍ تہِ تیُتھ خاص اوس نہٕ کِہیٖنۍ تہِ

بیٚیہِ ہَسا لاکڈاوُنَس منٛز ہَسا گٔے کٲم مطلب سٲری أسۍ ٲسۍ آسان گَرے ٲسۍ آسان بیٚیہِ تہِ آے یِم کارَنٹاین ٲسۍ تِم ٲسۍ سٮ۪ل فون یا لٮ۪پٹاپسٕے پٮ۪ٹھ موٗوی وٕچھِتھ گیمہٕ وٕچھِتھ یا نِوزٕ وٕچھِتھ ٲسۍ ٹایم پاس کَران تہٕ بیٚیہِ یُس لاک لاکڈاونُک جوٗریشَن اوس سُہ ہَسا اوس واریاہ زیادٕ ییٚمہِ کہِ سۭتۍ ہَسا لوٗکَن پٮ۪ٹھ اَکھ نَگیٹِو اِمپیکٹ پیو یِم ہَسا گٔے فونَن اَڈِکٹ مطلب رِفرٮ۪کٹِو اٮ۪رٲرٕز آے سایٹ آے سایٹہِ پیو پٮ۪ٹھ پیو اَکھ اِمپیکٹ اَتھ یِم ہَسا شُرۍ چھِ إم ہَسا گٔے زیادٕ فونَن اَڈِکٹ مطلب یِمو ہَسا بنوو بَہانہٕ اَسہِ چھِ آنلاین سکوٗلِنٛگ کَرٕنۍ اَسہِ چھِ آنلاین کلاسٕز پَرٕنۍ تہٕ یِم ہَسا ٲسۍ ہورٕ آسان آسان مطلب موٗوی وٕچھان گیمہٕ گِنٛدان یا باقی سیٖریَلٕز وٕچھان تہٕ ہورٕ ٲس نہٕ پرٛاپَر سکوٗلِنٛگ ٲس نہٕ گژھان کِہیٖنۍ تہِ تہٕ آنلاین آنلاین آنلاین سِسٹَم ہَسا اوس نہٕ تیُتھ خاص کِہیٖنۍ تہِ لاکڈاوُنَن ہَسا کوٚر اِکَنامِکٔلی اٮ۪جوکیشنٔلی فاینانشٔلی یا فی کُنہِ اٮ۪نٛگلہٕ ہَسا پوو امہِ نَگیٹِو اِمپیکٹ اَکھ اَکھ لوٗکَن پٮ۪ٹھ تہٕ اَتھ منٛز ہَسا گوٚو واریاہ لاس لوٗکَن ہُنٛد اٮ۪جوکیشنَس منٛز تہِ بِزنِسَس منٛز تہِ فی کُنہِ اٮ۪نٛگلہٕ ہَسا گوٚو لاس تہٕ مےٚ ہَسا اوس یار اَکھ مےٚ ہَسا اوس یار اَکھ مُنیٖب اوس تٔمِس ناو تٔمِس ہَسا گوٚو کووِڈ ناینٹیٖن ییٚمِس ہَسا پَتہ ڈٮ۪تھ گٔے تہٕ